وعلیکم السلام ٹھیک پٲٹھۍ چھو حظ اہن حظ ٹھیک پٲٹھۍ اصٕل پٲٹھۍ سٲری حظ ٹھیک پٲٹھۍ اصٕل پٲٹھ تُہۍ چھُوا ٹھیک تُہۍ کَم حظ چھِو اَچھا اَچھا اَچھا اَچھا پرزٕنٲیمو پرزٕنٲیمو اہن حظ أسۍ چھِ یاسمینا کیاہ دلیل ٲس أسۍ ہسا چھِ کٕنان ہتھ رۄپیہ تُہۍ کۭتِس چھو کٕنان نہٕ حظ تُہے چھَو حظ پاے أسۍ کیازِ کُن ہتہِ رۄپیہ اَسہِ حظ کیاہ چھ ناو اتھ یہِ گٔے یوِ بازر اَسہِ ہیٚژ پانس کِژھٚ شیٖتنٕے مٔلۍ اوَے موٗجوٗب یہِ اوس مٚے پرٛونُے مال تَوَے کُن مےٚ یہِ ہتھ ہتھی یہِ اوس مے پرٛونُے مال اَوے کُن مےٚ یہِ ہتھ رۄپیہ مےٚ ٲس نَہ پاے آز چھُ سنگتر چھِ أسۍ کٕنان اکھ شیٖتھ بیاکھ چِھ أسۍ کٕنان ہتھ بیاکھ چِھ اکھ ہتھ وُہ کٕنان أسۍ نہ حظ نہ حظ یٔہے چِھ کٕنٕنۍ یِہوٚے چِھ مارکٮ۪ٹ چھُ یی از تہٕ یی چھُ اسہِ تہِ کٕنُن یہِ اورٕ اَسہِ تی چھُ اسہِ تہ کٕنُن وۄنۍ پتہٕ أسۍ چھِ أتھۍ پٮ۪ٹھ چھُنا أسۍ تہِ گژھو کراے چھِ لگان دۄہ لگان أسۍ تہِ پانَس تیوٗتاہ نہٕ کیٚنٛہہ تیٚلہِ أسۍ کیش کِتھ پٲٹھۍ چلہِ گرٕ رۄپیہِ دٔہ چھِ کماونہِ اوَے موٗجوٗب چھُ کھوٗلمُت یہِ دکان اوَے موٗجوٗب چھِ یِتھ پٲٹھۍ یہِ چھُ پنٕنہِ رۄپیہِ دٔہ تہِ گژھَن نَہ بچنہِ وۄنۍ چھِ اَسہِ چھنہٕ زیادس ٹایمس روزُن اَسہِ واریاہ یمِ یوان یور کسٹَمر ٲسۍ چھِ یِتھَے پٲٹھۍ یہ ہا یہ اَسہِ چھُنہٕ زِیادس ٹایمس روزن کیٚنٛہہ أسۍ چھِ جلدی جلدی أسۍ چھِ کم اچھا اچھا آ تیٖل چھُ تیٖل کٔہۍ چھُ کٕنان تیٖل ٹیٖن آز تُہۍ اکوُہ شٮ۪تھ ہا وۄنۍ کٕرۍہوس تھوڑا کم کیٚنٛہہ آز چھُ وۄنۍ مارکٮ۪ٹس منز تیٖلس یہ گومُت یہ تھوڑا ڈاون پہمتھ اتھ کٔرو وۄنۍ تھوڑا کم کہِ کم کیٚنٛہہ وۄنۍ یتھ گوٚو پرسہِ پٮ۪ٹھ گوٚو یتھ یہِ مٲلیاتی یہ گوٚو تھوڑا کم پہمتھ اسہِ تہِ پزِ تھوڑا رۄپیہ دہ کم کرنہِ پٮ۪وان چھُ دروٚگ وۄنۍ اتھ گژھَن تھوڑا کم کرنہِ مےٚ کُن کٕنم زٕ ترٚے ٹیٖن مےٚ کٕنۍ آز یم زٕ ساس رۄپیہ یِم چھِ ونان آز سٲری دپان چھِ ہے تیٖلس چھُ یہ ووٚتھمُت تیٖلس چھُ ووٚتھمُت زٕ ساس چھ وۄنۍ کٕن تُہۍ تہِ کٕنۍ زٮ۪و وۄنۍ زٕ ساس رۄپیہ آ وۄنۍ گژھِ آسُن ہیُوُے ییٚتیٚن چھِ أسۍ اسہِ یا اسہِ چھُ پیوان یہ اردہ شٮ۪تھ کنُوہ شٮ۪تھ چھُ پیوان یہ تہ اسہِ مٔلۍ

ٲں ہَتھ ترٛٮ۪ن ساسن پٮ۪ٹھ تہ گٔیاو تل ٹیٖن گٔیاو نَہ تل ٹیٖن ترٛین ساسن پٮ۪ٹھ تہِ وۄنۍ چھُ آز اتھ گوٚمُت تھوڑا ڈاون پہمتھ تہ اسہِ تہ چھُ وۄنۍ یورٕ ڈاونٕے آ وۄنۍ چھُ پتہٕ دپان اکھ ہُہ یہِ چھُ کٕنان ییتِس بیاکھ چھ دپان یہ چھُ کٕنان ییٖتِس یتھ پٲٹھۍ چھُ گژھان کسٹمرن تہ پانہ وٕنۍ چھُ نَہ گژھان آچھا مرژٕ وانٛگن کۭتس چھِو کٕنان مرژٕوانٛگن مرژٕوانٛگن لِفاف آچھا اچھا وۄنۍ یتھ پٲٹھۍ چھُ نَہ اتھ پرایس چھُ آسان لیٖکھِتھ تہٕ یہ چھُ تٔتھۍ ریٹس برابر کنُن آ آ یہ چھُ بلکُل یہ چھُ ٹھیٖک وۄنۍ چھُ أتھۍ تیٖلس ویٖلس چاے واے أتھۍ منز چھُ تھوڑا وۄنۍ رۄپیہ دہ زینٕنہِ آسان ہۄتھ چھُ پرٛنٹ اورَے دِتھ بیٚیہِ سٲری ٹھیک پٲٹھۍ آچھا اچھا دۄہس مٔنٛزۍ کٕنان ساس رۄپیہ منٛزۍ کٕنان باہ شٮ۪تھ رۄپیہ وۄۍ یٕتھۍ کسٹَمر یِیَن شُکر خۄدایس کُن تہ اصٕل چھِ پَنٕنۍ پَنٕنۍ رۄپیٚیَس زٕ ہتھ ژور ہتھ چھ زینان دۄہس چھ زینان اَہن حظ ٲں تہ چھُ ٹھیک یہ چھُ اسہِ چھِ کمٕے تھوڑا یَپٲرۍ بٔستی یور چِھ کمٕےکمٕے گراکھ یِوان آ آ یہ چھُ ٹھیک یہ چھُ ٹھیک مارکٮ۪ٹس منز چھُ گژھنُے آ یہ چھُ ٹھیک یہ چھُ ٹھیک مال کٔمس نش چھُو تُہۍ اَنان مال کَتہِ چھُو تُہۍ انان آچھا آچھا اسۍ تہ چھِ اںان اسلام اباد اسۍ تہ چھِ تَتی انان اسۍ تہ چھِ مال انان تَتی اتھ چھنہٕ چھُ وۄنۍ کراے وِ راے یہ لگان تتہِ پٮ۪ٹھ چھُ اَسہ اصٕل پٲٹھۍ یہ گاڑِ وول ہیوان اصل کراے یہ پتہٕ منزی کُنہِ جایہِ چھُ کھَسان اتھ چھُ تھوڑا گژھان پتہ اتھ کم زیادٕ چھُس گژھان اسلام آبادس چھِ اصٕل کِراے لٔگتھ اتھ سوداہَس ووداہَس اصٕل پٲٹھۍ اسہِ چھُ پتہٕ بیٚیہِ پیوان ییٚتیٚن گاڑ بَرُن اتھ چھُ پتہٕ بیٚیہِ پیون کراے لاگٕنۍ مےٚ چھِنہٕ حظ جایہ نٮ۪بر پہمتھ تُہۍ چھِ وۄنۍ مارکٮ۪ٹس منزتۄہہِ چھو نہٕ تہِ ہان پرابلم کیٚنٛہہ ہاں اچھا بِہِو خۄدایس حوالہ تُہۍ تہِ اسلامُ علیکُم